ہیلوٗ اَسلامُ عَلیکُم تُہۍ چھِوٕ حظ ڈاکٹر تَبسُم آ اَسہِ حظ اوس راتہٕ پیٚٹھٕ فِوَر اَسہِ چھُنہٕ گژھان فرقٕے أسۍ حظ چھِ پُلوامہِ پیٚٹھٕ ناحیداہ مےٚ مےٚ حظ چھُ فِوَر بیٚیہِ چھُ مےٚ ہیٚکتھٕے نہٕ بیٚیہِ اوس مےٚ راتھٕ پیٚٹھٕ تھوڑا ژاس ژاس یِوان اَہَن حظ اسہِ کھیٚیہِ راتہٕ پیٚٹھٕ یِمے ژٕنَن وٕنَن کھیٚیہِ راتہٕ پیٚٹھٕ اَوے تھوڑا حظ سۅ تہِ اَہَن حظ آ مےٚ حظ یہِ تتھ چھُ صحی اَہَن حظ آ اَہَن حظ آ

اچھا اچھا اچھا اچھا ٹھیٖک اَہَن حظ آ بیٚیہِ حظ چھُ مےٚ أچھَن تہِ دود آ آ آ بہٕ نہَ حظ چھُم نہٕ مٲلٕے مٲلٕے تہِ چھُم نہٕ کِہیٖنٛۍ اچھا اچھا بیٚیہِ نہَ حظ چھُم نہٕ مٲلٕے نہٕ مٲلٕے تہِ چھُم نہٕ کِہیٖنٛۍ اچھا کھیٚون کیٛاہ چھُ مےٚ کھیٚون اچھا ٹھیٖک ٹھیٖک اَدٕ حظ ٹھیٖک ٹھیٖک اَدٕ حظ ٹھیٖک چھُ باقٕے چھِوٕ حظ ٹھیٖک اَدٕ حظ بِہِو رۅبَس حَوال اَدٕ حظ بِہِو